وَعلیکُم سَلام وَرحمَتُ اللہِ وَبَرَکَاتُہ اَہَن حظ آ أسی حظ چھِ

مطلب سی سی ٹی وِی کتھ کتھ کَتھ مطلب کَمرَن چھُ لَگان سارِنٕے کٕلاس روٗمَن چھِ لَگان سٲرۍسٕے مطلب سی سی ٹۍ وِی مطلب گولَس منٛز سأرۍسٕے سکوٗلَس بیٚیہِ کُنہِ جاے مطلب أنٛدرٕ أنٛدرٕ کنہِ چھُِو لَاگٕنۍ کِنہٕ نیٚبر کُن تہِ چھُس لَاگُن کیٚنٛہہ یِم حظ آیہِ رۅپیس زٕ لچھ لَگ بَگ اَہَن حظ سۅ ہان چھِ وۅنی وۅنۍ تیٚلہِ کَرہوٗس فاینَل وۅنۍ فاینَل کیٛاہ ونہٕ بہٕ اَکھ لچھ نَمَتھ ساس گَژھیٚس فاینَل تَمہِ اَوٚکُن نہَ وَسہٕ بہٕ بۅن تہٕ نہٕ کھَسہٕ بہٕ ہیٚوٗرُے اَہَن حظ اَہَن حظ آ مونیٖٹر لَگہِ پرنسِپُل پرنسِپُل پرنسِپُل چھُنا پرنِسپُل سُنٛد روٗم تٔتھٕے لَگہِ مونیٖٹر سٲرۍسٕے باقیَن لَگہِ نہٕ کیٚنٛہہ باقیَن یی سورُے تٔتی یِیہِ سورُے وُچھنہٕ اَہَن حظ سی سی ٹی وِی زٕ یِم تۅہہِ لٲگِتھ چھِو کیٚنٛہہ چھُنہٕ پرواے یِم کَرو رِیپیٚر اَوا کیٚنٛہہ چھُنہٕ پرواے یِم کَرہوٗکھ رِیپیٚر یِمَن کیٛاہ پرٛابلِم چھِ شیرناوَو نہٕ کیٚنٛہہ یِمَن آسہِ وایرِنٛگ پرٛابلِم گٲمٕژ تہِ چھُنہٕ کیٚنٛہہ پرواے أسۍ سمبالہوکھ تِم زٕ تہِ بیٚیہِ لاگو پَنٕنۍ نٔوۍ یِم چھِ اَسہِ تِم تہِ لاگو الہٕ پلہٕ کھسَن یِم اَکھ لچھ نَمَتھ ساس تِم تہِ گَژھن لَگ بَگ ترٛیہِ دۅہۍ وِۅنۍ لَگ بَگ ترٛیہِ دۅہۍ بعد ایٚولیبٕل

یہِ تُہۍ ایٚڈوانَس دِیٖوا یا تَمہِ ساتہٕ دِیٖوا سُہ چھُنہٕ کیٚنٛہہ ٹینٛشن تَمی ساتہٕ دِیٖتو تَتھ چھُنہٕ کیٚنٛہہ پرواے تہٕ سورُے سامان وامان تھاوَو أسۍ لٲگِتھ تتھ سورُے اَلہٕ پلہٕ کھسہِ سأرۍسٕے سامانس کھسَن اَہَن حظ اَوا اَوا تُہۍ تھٲوِو اُمیٖد تُہۍ مٔہ بَرِو ٹینٛشَن أسۍ لَاگو کیٚنٛہہ چھُنہٕ پرواے اَدٕ سا تُلِو بِہِو رۅبَس